ہیٚلو اسلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اہن حظ ٹھیٖک اصٕل پٲٹھۍ گَرِچھِو حظ سٲری ٹھیٖک مےٚ حظ اوس موبایِل تۄہہِ نِش شیرناونہٕ خٲطرٕ تتھ اوس ڈِسپٕلے پھُٹمُت اوٗترٕ حظ تَنہٕ گٔے زٕ ترٛےٚ دۄہ آ تتھ حظ ٲس کرٛہِنۍ رٕکھ کٔھژمٕژ سۅ گٔییہِ حظ تتھ ٹھیٖک اچھا اتھ کوٗتاہ حظ چھُ دیُن ہے کیٛاہ حظ چھُ ونان ترٛےٚ ساس نہٕ حظ تۅہَے تَمہِ ساتہٕ ووٚنوٕ پٍنٛژٕہ شیٚتھ اَز کَتھ حظ چھُ ونان ترٛےٚ ساس ہے آرجِنَل حظ چیٖز وَنیٛو تۄہہِ تَمہِ ساتہٕ پٍنٛژٕہ شیٚتھ ہے نہ حظ پٍنٛژٕہ شیٚتھ کٔرۍہوٗس حظ وۅنۍ نا تۄہے تَمہِ ساتہٕ حظ ووٚنوٕ تۄہہِ پٍنٛژٕہ شیٚتھ تہٕ وُنکیٚنس کیٛازِ حظ چھِ تُہۍ ونان وارٕے چھُنہٕ اچھا وۅنۍ ترٛووہوس حظ صاف ہیٛوٗ ڈِسپٕلے اچھا اچھا تِم رٕکھٕ وٕکھٕ گٔے سا حظ ژَجہِ سا حظ ہینٛگ مہٕ حظ چھُ گژھان ہینٛگ مہٕ حظ چھُ گژھان اچھا اچھا وۅنۍ کوٗتاہ چھُ دیُن وۅنۍ کوتاہ حظ چھُ دیُن بیٚیہِ دییٖزیٚو تِمن نظر اتھ اوسُے پیٚٹھٕ سُہ سُپیٖکَرس نَش تھوڑا سُہ کرٛیک ہیٛوٗ گومُت سُہ گوٚو سا حظ ٹھیٖک اَٹھووُہ شیٚتھ چھِ حظ ایم پیٚے چھُ حظ چلان کیشٕے چھِو حظ رَٹان اَز حظ چھُ ساروٕے تھوٚومُت ایم پیٚے گُوگُل پیٚے تۄہہِ کیٛازِ حظ چھُ نہٕ تھوٚومُت اچھا ٹھیٖک چلو کیٛنہٚہ نہٕ حظ چھُ نہٕ اچھا اچھا تہٕ بہٕ کَر حظ یِمہٕ بہٕ کَر حظ یِمہٕ وۅنۍ تُہۍ چھِو حظ دُکانسٕے پیٚٹھ دُکانسٕے پیٚٹھ چھِو حظ اچھا چلو ٹھیٖک حظ چھُ اَدٕ کیٛاہ بِہِو حظ خۄدایس حوالہٕ